وِنکیٚنَس بِزنٮ۪سُک ایٚروَٹایِزمنٹ یا لُکَن تانۍ پَنُن کَتھ واتناونُک یُس ساروی کھۄتہٕ اَصٕل ذٔریعہٕ چھُ سُہ چھُ ونکیٚس اِنٹَرنٮ۪ٹ سوشَل میٖڈیا فیس بُک وغیرہ تہِ ساروے کھۄتہٕ اَصٕل باسیٚو مےٚ یُس مےٚ پَنِن ذٲتی راے چھِ سُہ گوٚو فیس بُک تہِ کیازٕ یہٕ چھُ وِنکیٚس پرٛتھ کُنہِ کٲنٛسہِ تامَتھ نِش چھُ یہِ فیس بُک ایٚولیبٕل تہٕ یہِ چھُ میٚسیج واتناوان پرٛتھ کٲنٛسہِ تانۍ تہٕ یہٕ چھُ وِنکیٚس ساروے کھۄتہٕ مَطلَب واریاہ اَصٕل ایٚڑوَٹایَز پَنُن بِزنٮ۪س بَڑاونُک ساروے کھۄتہٕ بوٚڑ اَصٕل تہٕ یُس سُہ ذٔریعہٕ چھُ ونکیٚس یُہے فیس بُک یا باقٕے تہِ پَلیٹ فارم مَگر ساروے کھۄتہٕ زیادٕ اَصٕل چھُ میٲنۍ کِنیٚتھ سُہ گوٚو فیس بُک